فوٹوگریفی خٲطرٕ ہسا چھ أسۍ یوٗز کَران موسٹلی دی ایس ایل آر تتھ ہسا چھِ کیمرہ کالٹی اصل آسان تہٕ بیٚیہِ ہسا چھِ تمہِ سۭتۍ فوٹو کٕلیر یوان تہٕ بیٚیہِ ہسا چھِ أسۍ کران سیل فون یوٗز موسٹلی چھِ أسۍ کران آی فون یوٗز تتھ تتھ تہِ چھِ کیمرہ اصل آسان ییٚمہِ سۭتۍ أسۍ فوٹو شوٗٹ چھِ کَران تہٕ فوٹوگراف چھِ تُلان بیٚیہِ ہسا چھِ باقٕے نٔے نٔے فون وٕنکٮ۪نس ون پٕلس فون چھِ تَمہِ سۭتۍ چھِ أسۍ فوٹو تُلان وَن پٕلس فون چھُ تمہِ سۭتۍ تہِ چھِ فوٹو تُلان یا سیمسنگ ایس ٹُوَنٹی الٹرا چھُ تمہِ سۭتۍ تہِ چھِ أسۍ فوٹو تُلان اۭں آے فون فوٹیٖن پرو مٮ۪کٕس آے فون فوٹیٖن پرو آے فون فوٹین ٹُویل ٹُویل پر مٮ۪کس یِمو سۭتۍ ہسا چھِ أسۍ فون فوٹو تُلان باقین أسۍ چھِنہِ لوکَل موبایلو سۭتۍ فوٹو تُلان کینہہ تُمن ہسا چھِنہٕ کیمرہ کالٹی اصل آسان کہینہ تہٕ باقٕے وسلام